اَلسَلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک اصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ ٲں بہٕ حظ چھیٚس ٲں یہِ حظ مےٚ حظ چھُ پننِس سُکوٗلَس منٛز حظ اَکھ یہِ کَرُن فَنٛکشَن یہِ آرگَنایِز تہٕ تَمہِ خٲطرٕ چھُ مےٚ اَکھ سِنٛگَر حظ ضروٗرت وۄنۍ حظ بوٗز مےٚ یہِ تُہنٛد کہِ تُہۍ حظ چھُو اَکھ اصٕل سِنٛگَر تہٕ تُہنٛز آواز چھِ میٖٹھ تہٕ مٔدٕر مےٚ حظ چھُ اکھ سِنٛگر ضروٗرت ییٚمہِ اہن حظ آ تہٕ یُس یہِ پروگرٛام چھُ آرگَنایِز کَرُن تَتہِ پننِس سُکوٗلَس منٛز تہٕ مےٚ حظ چھُ اَمہِ خٲطرٕ سِنٛگر ضروٗرت کیٛازِکہِ بہٕ کَرناوہاکھ تِم بَچہِ ایٚنٹَرٹین ایٚنٹرٹینٕے ہوت نہٕ کیٚنٛہہ أسۍ ٲسۍ دَپان تِمَن گٔژھ تِمَن بَچن یِنۍ اَمہِ یہِ بوزنہٕ سۭتۍ کِرٛیٹِوٹی تہٕ بہٕ چھیٚس اہَن حظ آ أسۍ حظ چھِ ٲں ایٚس پی ایٚس پی سُکوٗل ٲں شادی مَرگ ٹایِم حظ سُہ چھُ دَہ کاہ اے ایٚم

ہیٚکوا فرٛی ٲسِتھ تۄہہِ چھُو آسان ایٚپُۄاینٛٹمیٚنٛٹ ویٚپُۄاینٛٹمیٚنٛٹ چھِنَہ حظ آسان اَمہِ موٗجوٗب دوٚپ مےٚ تُہۍ ہیٚکوا تَمہِ وِزۍ فرٛی ٲسِتھ ٹھیٖک حظ تُہۍ تُہۍ کُس سانٛگ ہیٚکِو مےٚ تَتیٚن مطلب کہِ ٲں تِمَن نِش یہِ ڈیٚڈِکیٹ کٔرِتھ تُہۍ چھُو حظ یوٗنیٖک بَناوان سانٛگ کِنہٕ تُہۍ چھُو گرٛوپَس منٛز گیٚوان کورسَس منٛز آچھا ٹھیٖک گوٚو تُہۍ چھُ لیٖڈ کَران پانٔے آچھا ٹھیٖک تہٕ أسۍ ہیٚکوا مطلب کہِ أسۍ تھاوو تیٚلہِ یِہٲے ایٚپۄاینٛٹمیٚنٛٹ فِکٕس کٔرِتھ کاہ بَجے بٲگۍ پگاہ

چلو ٹھیٖک حظ چلو ٹھیٖک حظ چلو شُکریہ تھیٚنٛک یوٗ تُلِو حظ بِہِو رۄبس حوالہٕ